مےٚ ہَسا کَریو آڈَر اَکھ بوٗٹھ تُہٕنٛدِ سایٹہِ پٮ۪ٹھ مگر یُس سُہ آڈَر اوس سُہ اوس نہٕ برابر تیُتھ کینٛہہ یُس تۄہہِ ہوومُت اوسوُ پَتہٕ ہَسا کَریو مےٚ سُہ آڈَر واپَس تۄہہِ مگر تۄہہِ نہ سا سوٗزِو تَمیُک رِفنٛڈ مطلب کہِ پونٛسہٕ سوٗزِو نہٕ تۄہہِ واپَس کینٛہہ